مےٚ منٛز چھِ واریاہ خاص کَسٕب یا ہُنَر موٗجوٗد مےٚ ٲس یہِ مےٚ منٛز اوس یہِ واریاہ ٹیلٮ۪نٛٹ گۄڈٕ پٮ۪ٹھَے کہِ یہِ اَکھ اوس مےٚ یہِ شوق تہِ یہِ واریَہَن کامٮ۪ن ہُنٛد ہیٚچھنَس تہٕ تِتھ کٔنۍ یِتھ کٔنۍ مےٚ واریاہ کامہِ ہیٚچھِ پَتہٕ گوٚو مےٚ منٛز واریاہ ہُنَر ڈٮ۪ولَپ واریاہ خاص کَسٕب چھِ مےٚ منٛز مےٚ چھِ تَگان تِم کَسٕب چھِ آرِ کٲم چھا فردٕ کٲم چھےٚ سٕژٕ کٲم چھےٚ بٔنیان وننٕچ چھےٚ یا پشمیٖن کٲم چھےٚ تٕم چھےٚ مےٚ سٲلِم تگان فردٕ کٲم تہِ چھےٚ مےٚ تگان یوٚٹھ کٲم تہِ تہٕ زٲوِج کٲم تہِ یِم گٔے نہٕ مےٚ پَے یِم گٔے مےٚ پانَے یِم گٔے نہٕ مےٚ پانَے ڈٮ۪ولَپ کینٛہہ تِکیٛازِ یِم کِتھ کٔنۍ گٔے مےٚ ڈٮ۪ولَپ یہِ وَنہٕ بہٕ گۄڈٕ اَکہِ دۄہ یُتھُے بٔنیٛان ٲسٕس وونان یُتھُے بہٕ یُتھُے مےٚ گرٛیجویشَن کٔر ٹوٗ تھَوزَنٛٹ ناینٹیٖنَس منٛز کٔر مےٚگرٛیجویشَن تہٕ تَتہِ ٲس میٛٲنۍ فرٛٮ۪نٛڈ یۄس ٲس سۄ ٲس ہیٚچھان تہٕ تَتہِ تَتھ چھِ وَنان بیٖرواہ بیٖرؤہچہِ کورِ آسہٕ کَران آرِ کٲم بٔنیان وونان تہٕ یۄس میٛٲنۍ فرٛٮ۪نٛڈ چھےٚ تٔمۍ تہِ لٲج بٔنیان ووننہِ پَتہٕ ٲسٕس بہٕ تہِ تَتھ یہِ تَتھ تِمو سَلیو سۭتۍ چھِ یِوان تِم ووننہِ تہٕ پَتہٕ ٲسٕس بہٕ تہِ تِم سَلیہِ تَتھ اَکھ ٲسٕس بہٕ دِوان یِتھ کَنۍ مےٚ سۄ فردٕ کٲم ہیٚچھ تمہِ پَتہٕ ہیٚچھ مےٚ فرد یُتھُے مےٚ گرٛیجویشَن کَمپٔلیٖٹ کٔر تہٕ تیٚمۍ پَتہٕ ہیٚچھ مےٚ سٕژ کٲم یہِ ہیٚچھ مےٚ تہٕ تَمہِ دۄہ اوس یہِ اوس یورٕ ٲسٕس بہٕ سکوٗل گژھان پَتہٕ اوس سُہ ہرتال اوس تہٕ بہٕ ٲسٕس نہٕ ہٮ۪کان ہرتالَس منٛز سکوٗل گٔژھِتھ کِہیٖنۍ پَتہٕ کیٛاہ کٔر مےٚ کٲم یہِ یِم تہِ چھُٹی دۄہ ٲسۍ آسان مےٚ یِم تہِ ہولِڈیز ٲسۍ آسان یعنی چھُٹی ہِنٛدۍ دۄہ یِم تہِ ٲسۍ آسان بہٕ ٲسٕس نہٕ تِم زایہِ کَران کِہیٖنۍ بہٕ ٲسٕس پنٛنِسٕے گامَس منٛز یعنی کہِ بہٕ چھَس روزان سِکَںٛدَرپورہ یُس گَںٛدَرپوٗرِس منٛز ٲسٕس بہٕ گژھان أکِس فرٛٮ۪نٛڈِ نِش سُہ ٲس کَران ٹیلرِنٛگ سٕژ کٲم ٲس سۄ کَران تہٕ تٔمۍ سٕے نِش ٲسٕس بہٕ مںٛزٕ منٛزٕ گژھان تہٕ یِتھ کَنۍ مےٚ سٕژ کٲم تہِ ہیٚچھۍ سٕژ کٲم ہیٚچھۍ مےٚ ترٛٮ۪ن رٮ۪تَن منٛز اَصٕل پٲٹھۍ بہٕ ٲسٕس نہٕ کَنٹِنیوٗ گژھان کِہیٖنۍ بہٕ ٲسٕس کُنہِ کُنہِ دۄہ گژھان سٕژ کٲم ہیٚچھنہِ پَتہٕ ہیٚچھۍ مےٚ اَصٕل پٲٹھۍ سٕژ کٲم تہٕ پَتہٕ سُوۍ مےٚ لگ بگ گۄڈنٮ۪تھ سُوۍ مےٚ دَہ پنٛداہ سوٗٹ یُس مےٚ گۄڈنیُک سوٗٹ سُو سُہ سُو مےٚ پِنٛک کَلَر گوٚو مےٚ منٛز سُہ اوس مےٚ خاص کَسٕب اوس مےٚ سٕژ کٲم تمہِ سۭتۍ باسے مےٚ کہِ مےٚ منٛز چھِ کیٛاہ تھانٮ۪تھ کیٛاہ تام ہُنَر موٗجوٗد کیٛاہ تام کَسٕب موٗجوٗد بیٚیہِ چھَس بہٕ آٹ تہِ کَران پینٛٹِنٛگ وینٛٹِنٛگ وغیرہ تہِ چھَس بہٕ کَران تِکیٛازِ مےٚ چھِ واریاہ شوق پینٛٹِنٛگ کَرنُک تِکیٛازِ یُتھُے بہٕ سکوٗل چھَس گژھان سکوٗلَس منٛز چھَس بہٕ پنٛنٮ۪ن شُرٮ۪ن ہاوان پرٛٮ۪کٹِکٔلی اگر نہٕ بہٕ تِمَن کینٛہہ پرناو پَتہٕ چھَس بہٕ بَناوناوان سُہ تہِ آٹ ذٔریعہِ مےٚ اِتھ کَنۍ تہِ چھِ مےٚ منٛز واریاہ کَسٕب ڈٮ۪ولَپ گوٚمُت تہٕ تٔمۍ پَتہٕ یُتھُے مےٚ سٕژ کٲم تہِ ہیٚچھۍ آٹ تہِ ہیٚچھُم تہٕ تٔمۍ پَتہٕ ہیوٚچھ مےٚ زٕساس تہٕ زٕ تووُہَس منٛز زٕ ساس زٕتووُہ فرؤری ییٚلہِ اوس تہٕ بہٕ ٲسٕس أکِس فرٛٮ۪نٛڈِ سۭتۍ گژھان فردٕ وۄستَس نِش تہٕ تورٕ أنۍ مےٚ یہِ فرٕد تہٕ پَتہٕ بیٖٹھٕس بہٕ تَتھ یعنی کہِ سُہ اوس سوٗٹ سوٗٹَس ٲس پٮ۪وان کٲم کَرٕنۍ تَتھ ٲس پٮ۪وان چِنار وِنار بَناوٕنۍ تہٕ وارٕ وارٕ ہیٚچھۍ مےٚ چِنار تہِ تَتھ پٮ۪ٹھ بَناوٕنۍ پَتہٕ أنۍ مےٚ تَمہِ پَتہٕ بیٛاکھ فرٕد یۄسہٕ پِنٛک کَلَر ٲس تَتھ ٲسۍ سۄ ٲس مِلہِ تُلٕنۍ بیٚیہِ ٲسٕس وۄلُد تہِ کَرُن تہٕ یُتھُے بہٕ روٗزٕس تَتھ اَصٕل پٲٹھۍ کامہِ کٲم کَران اَتھَس اَتھٕ کٲم کَران ژٕ یعنی سٕژَن تہٕ پَنہٕ پَن ٲسٕس لاگان سٕژنہِ منٛزَن تہٕ فردٕ کٲم ٲسٕس کَران تہٕ مےٚ گٔے مےٚ منٛز گٔے آٹومیٹکٔلی یہِ کِرٛییٹ یہِ ہُنَر یہِ ڈٮ۪ولَپمٮ۪نٛٹ گٔے مےٚ اَمہِ کامہِ ہِنٛز تہٕ اَز تہِ چھَس بہٕ فردٕ تہِ بیٚہوان سٕژ کامہِ تہِ کَران مےٚ ہیٚچھ واریاہ پَلو سُوۍ مےٚ پنٛںٮ۪ن ہمسایَن سُوۍ مےٚ پنٛنٮ۪ن ماسَن سُوۍ مےٚ پنٛنٮ۪ن پۄپھَن سُوۍ مےٚ یا ماستٕر بیٚنٮ۪ن سُوۍ مےٚ واریاہ مےٚ باسے مےٚ منٛز چھِ واریاہ ہُنَر موٗجوٗد میٛانہِ میٛٲنۍ یُس سِکِل چھےٚ مےٚ یُس یہِ ہُنَر چھےٚ یُس خۄدا صٲبَن مےٚ منٛز ٹیلٮ۪نٛٹ چھِ تھوٚومُت مےٚ کوٚر یہِ استعمال تہٕ پَتہٕ گیاو مےٚ آٹومیٹِکٔلی بڑیٛوو مےٚ منٛز گوٚو یہِ ڈٮ۪ولَپ یُس تہِ بہٕ چھَس یہِ یَژھان باقٕیَن تہِ ہیٚچھناوٕنۍ اَصٕل پٲٹھۍ تِکیٛازِ یہِ مےٚ پانَس منٛز چھِ تہِ دِمہٕ ہا بہٕ باقٕیَن تہِ تِکیٛازِ پرٮ۪تھ کانٛہہ اِنسان ہیٚکہِ پَنٕنۍ کٲم کَسٕب اَصٕل پٲٹھۍ کٔرِتھ